ییٚتہِ چھِ واریاہ یِم آوُٹ ڈور یِم کینٛہہ اٮ۪کٹِوِٹیٖز ہٮ۪کو کٔرِتھ ییٚتہِ واریاہ گیمہٕ ہٮ۪کو گِنٛدِتھ یا ٹیوٗرِسٹ پٕلیسٕز یِم کٔشیٖرِ ہٮ۪کو کٔشیٖرِ ییٚلہِ تُہۍ یہِ تِم ہیٚکِو ٹرٛاے کٔرِتھ مثلاً آوُٹ ڈور گیمٕز چھِ مثلاً آوُٹ ڈور گیمٕز چھِ ییٚتہِ ییٚتہِ چھِ یِوان گِنٛدنہٕ کِرٛکٮ۪ٹ فُٹ بال والی بالہٕ ییٚلہِ سَفرِنٛگ چھِ یِوان کَرنہٕ مطلب یا مان ژٕ ریس چھِ ناوٕ ریس یِوان کَرنہٕ یا بوٹ ریس سایکَل ریس بیترِ چھِ یِوان کَرنہٕ آب ییٹہِ چھِ ڈَل ریکہٕ ڈَل لیکَس منٛز چھِ ناوٕ چَلاوان تِم چھِ شِکارا پانہٕ ؤنۍ ریس کَران یا موٹَر بوٹٕس چھِ آسان یِم چھِ پانہٕ ؤری ریس کران تہٕ کَران ساروی کھۄتہٕ برٛونٛٹھ واتنہٕ خٲطرٕ ساروی کھۄتہٕ برٛونٛٹھ بیٚیہِ یِم چھِ آسان یِمَن یِم فٕلویِنٛگ واٹَر چھِ تَتھ منٛز چھِ کَران سَفرِ سٔرفِنٛگ یا مان ژٕ باقٕے باقٕے چیٖز چھِ یِوان کَرنہٕ یا تِم تِم بوٗٹٕس چھِ تِم چھِ آسان اَیَر بوٹٕس چھِ تِمنٕے کھَسان تہٕ کَران یہِ رایِڈ ایٚڈوینچَر ہیوٗ اٮ۪ڈوٮ۪نچُرَس پٕلیسا ہیوٗ چھِ آسان ییٚتہِ تِم ایٚڈوٮ۪نچَر تِم وا واٹَرَس پٮ۪ٹھ واریاہ ایٚڈوٮ۪نچَر یُس فٕلویِنٛگ آسان واریاہ تیز آسان سٔپیٖڈ واٹَر تٔتھۍ پٮ۪ٹھ کَران پَتہٕ تِم یِم فُلو ولو یا تِم زوٗلہٕ چھِ یِوان تِم چھِ واریاہ ہیوٚر کھَسان پَتہٕ پٮ۪وان ؤسۍ تِم چھِ واریاہ ایٚڈوٮ۪نچرَس بَاسان یا پہاڑ کٕلایمبِنٛگ چھِ آسان کَرٕنۍ یِمَن پہاڑَن تھوڑا یِم چھِ لۄکٹی تیٖتۍ بٔڑۍ چھِنہٕ پہاڑ ییٚتہِ کینٛہہ مان ژٕ یِمَن پٮ۪ٹھ چھِ کٕلایمبِنٛگ ہٮ۪کان کٔرِتھ تہٕ رایِڈ وایڈ چھِ کَران یِم تہٕ یِم چھِ یِم اٮ۪نجاے کَران یِم رایڈٕس بیٚیہِ یِم ایٚڈویٚنج یِم سپوٹٕس ٹیوٗرِسٹ پٕلیسٕز چھِ واریاہ سپوٹس چھِ یِوان گِنٛدنہٕ أتھۍ پٮ۪ٹھ یِوان گِنٛدنہٕ سٕنووَس پٮ۪ٹھ گُلمَرگہِ سِکیٹِنٛگ ہٮ۪کان کٔرِتھ یا سِکِنٛگ چھِ ہٮ۪کان کٔرِتھ یا گُلمَرگہِ منٛز چھِ واریاہ واریاہ چیٖز ہٮ۪کان کٔرِتھ ٹیوٗرِسٹ پٕلیسٕز تہِ چھِ واریاہ ییٚتہِ ییٚتہِ چھِ گُلمَرگہِ منٛز چھِ گُلمرگ چھِ تٔتھۍ چھِ ہٮ۪کان شِکارا رایڈ بیترِ رافٹِنٛگ چھِ ہٮ۪کان کٔرِتھ یا گنڈولاہس منٛز چھِ کھَسان پتہٕ کَران تَتھ پٮ۪ٹھ رایڈ تِم چھِ واریاہ واریاہ مَزٕ چھِ لَگان یِمَن مگر یِم سیفٹی سان چھِ یِوان سیفٹی میجٲرٕس تہِ یِم چھِ یِوان سیفٹی ٹیوٗبٕس ویوٗبٕس چھِ یِوان یِمَن دِنہٕ پَتہٕ چھِ یِم رایِڈ بیترِ کَران یِم یِم ٹیوٗرِسٹ پٕلیسٕز مثلاً چھِ گَنڈولاہَس کھٔسہِ کانٛہہ یِم چھِ گَنڈولاہَس کھٔتۍ یِم چھِ سُہ سُہ چھِ گُلمرگہِ یوٗسمَرٕگ چھِ دۄد پٔتھری چھِ واریاہ واریاہ یوٗسمَرگہِ چھِ ییٚتہِ پٮ۪ٹھ کَمٕے دوٗر چھِ یوٗسمَرگ بیٚیہِ یِم گَنڈولا رایڈ چھِ یِوان کرنہٕ گُلمرگہِ گُلمرگ یوٗسمرٕگ چھِ دوٗدھ پَتھری چھِ یا تتا پانی چھِ تَتہِ چھِ توٚت آب نیران تَتہِ چھِ سپرِنٛگ نیران ہاٹ سپرِنٛگ چھِ تَتہِ تَتہِ تہِ چھِ واریاہ بٔڑ پاکٕس آسان بیٚیہِ چھِ سریٖنَگرَس منٛز چھِ بیٚیہِ چھِ حضرت بل چھِ یا یِم چھِ واریاہ واریاہ ٹیوٗرِسٹ پٕلیسٕز چھِ کٔشیٖرِ منٛز یور اِنسان وِزِٹ ہیٚکہِ کٔرِتھ بیٚیہِ چھِ تتا پا ییٚتہِ چھِ حضرت بل چھِ یا نِشاط باغ نِشاط شالمٲر چھِ ییٚتہِ بَنٲومٕتۍ یِمو یِم مُغلون ہٕنٛدۍ یِم باغ چھِ بَنٲمٕتۍ تِم چھِ یِمَے بیٚیہِ چھِ ڈل لیکَس منٛزٕ باغ چار چناری تور تہِ ہیٚکہِ وِزِٹ کٔرِتھ اِنسان ییٚتہِ چھِ واریاہ ٹیوٗرِسٹ پٕلیسِز بیٚیہِ چھِ یا بَنٛگَس ویلی چھِ یور یِم چھِ وا کٔشیٖرِ مَنٛزٕے چھِ یِم بَنگَس ویلی بیترِ یِم چھِ سٲنِس ڈِسٹِرٛکَس منٛز چھِ تیٖژ بَجہِ چھِنہٕ یِم چھِ باقٕیَن کۄلگٲمۍ ویری ناگ چھِ تَتہِ چھِ ناگ اَکھ نیران تَتھ منٛز چھِ گاڈٕ واریاہ اَصٕل بٔڑ پارک چھِ تَتہِ چھِ شاپِنٛگ واپِنٛگ ہٮ۪کان اِنسان کٔرِتھ مارکیٹ چھُ واریاہ اَصٕل یا روٗٹٕس چھِ تِم چھِ واریاہ اصٕل اِنسان چھِ ٹایمَس پٮ۪ٹھ واٹہٕ تہٕ بیٚیہِ پَنُن یہِ ٹیوٗ وِزِٹ کَران یِم پٕلیسِز یِم گژھن وِزِٹ کَرٕنۍ یور گژھِ یُن ییٚتہِ گژھِ مَزٕ تُلُن یِمَن ٹیوٗرِسٹ پٕلیسَن ہُنٛد یِم چھِ واریاہ یہِ چھِ ایٖکو فرٛٮ۪نٛڈلی ماحول یِم چھِ واریاہ فرٛٮ۪نٛڈلی آسان یِم کہ کَشمیٖرٕکۍ پیٖپٕل یہِ چھِ واریاہ فرٛٮ۪نٛڈلی کَران بہِ